تۄہہِ ونو بہٕ پانٛژن ہمساین ہُنٛد ناو یِم مےٚ واریاہ اَصل چھِ مطلب یِم چھِ مےٚ زنٛدگی منٛز واریاہ اَصٕل روٗدمٕتۍ تِکیٚازِ کہِ یِمو چھُ واریاہ رُت ورتومُت مےٚ سۭتۍ عیٖد آسہِ عیٖدن پٮ۪ٹھ یِن یا مَرُن چھُ زیوٚن چھُ خوشی چھِ یِمو چھُ واریاہ رُت ورتومُت مےٚ سۭتۍ یِمن ۂنٛدۍ ناو وَنو کیٚازِ کہِ یِم گٔژھ روزٕنۍ زنٛدٕ امہِ ناو سۭتۍ تہٕ بٕے وَنہو تۄہہِ ناو اکھ چھُ عبدالرشید ڈار بیٚیہِ چھُ عبدالغنی لون بیٚیہِ چھ شکیلہ بانو بیٚیہِ چھُ بشیر احمد لون بیٚیہِ چھ فریدہ بانو بیٚیہِ چھ نازا اختر